اَگر أسۍ وٕچھو اِنڈین موٗویٖز یا اِنڈین میوٗزِک اَگر أسۍ وٕچھوون تہٕ یِم چھِ واریاہ زیادٕ مصالے دار مَزیدار یِم چھِ واریاہ زیادٕ آسان تہٕ یِم چھِ واریاہ زیادٕ پَسند یِوان کرنہٕ تہٕ اِنڈیا چھُ واریاہ زیادٕ اَتھ منٛز مشہوٗر اِنڈین فِلمٕز میوٗزِک چھُ واریاہ زیادٕ اِنڈیا یہِ چھُ واریاہ زیادٕ مَشہوٗر اگر وٕ وٕچھان چھِ أسۍ کہِ موٗویٖز یا سیٖریز کُس چھِ مےٚ واریاہ زیادٕ پَسنٛد یا اٮ۪کٹَر اٮ۪کٹرٛٮ۪س کُس چھُ مےٚ پَسنٛد تہٕ خاص چھُنہٕ مےٚ تیوٗتاہ یِمَن چیٖزَن ہُنٛد دِلچَسپی کِہیٖنۍ لیکِن تویتہِ اگر بہٕ کانٛہہ کُنہِ ساتہٕ ٹایم میلہِ مےٚ پَتہٕ وٕچھ بہٕ کانٛہہ موٗوی یا بہٕ وٕچھ کانٛہہ شو تہٕ زیادٕ تَر چھَس بہٕ یِمَے کمیڈی وٕچھان یِتھ کَنہٕ بہٕ کَپِل شَرما شو چھَس وٕچھان یِتھَے کَنہ کینٛہہ موٗویٖز بہٕ چھَس مےٚ چھِ وٕچھمٕژ گول مال رِٹٲنٕز یِم چھِ مےٚ یِم کمیڈی چھِ مےٚ پَسنٛد دمال ہیرا فیری یِم چھِ مےٚ تھوڑا تھوڑا پَسنٛد تہٕ اگر أسۍ وٕچھو ایکٹَر اٮ۪کٹرٛٮ۪سِز ہٕنٛز کَتھ چھِ أسۍ وٕچھان تہٕ مےٚ چھِ ایشویرا راے ٹھیٖک ٹھیٖک لَگان تہٕ بیٚیہِ شاہ رُخ خان چھِ مےٚ اَصٕل لَگان بیٚیہِ کاجول یِم چھِ کینٛہہ ایکٹَر اٮ۪کٹرٛٮ۪سِز تہٕ اگر أسۍ موٗوِی سانٛگٕس یا یِم وٕچھو سونٛگٕس چھَس نہٕ بہٕ زیادٕ تَر بوزان کِہیٖنۍ تہٕ سِنٛگَر اگر أسۍ وٕچھون تہٕ مےٚ چھَنہٕ خاص تیُتھ بالی وُڈَس منٛز کانٛہہ ٹیسٹ کِہیٖنۍ تہٕ بہٕ چھَس نہٕ زیادٕ تَر وٕچھان کِہیٖنۍ وۄنی اگر تویتہِ وَنو تہٕ سِنٛگَر چھِ مےٚ باسان أرِجیٖت ٹھی أرِجیٖت سِنٛگ چھِ واریاہ اَصٕل